اسلامُ علیکم آ تُہۍ چھو حظ ٹھیٖک اہن حظ تۄہہِ چھو حظ ونکیٚس طبیعت پَنٕنۍ ٹھیٖک باسان تۄہہِ کَتھ حظ ٲسو پرابلِم

تۄہہِ ما حظ چُھو کیٚنٛہہ اِنجَکشن وِنجَکشن کَرنے رودمُت

تۄہہ کھیوٕ حظ سورُے میڈسن ٹایمس پٮ۪ٹھ

اکھ مگر تۄہہِ ماحظ اوسو کیٚنٛہہ ڈرٕپ وٕپ لاگُن ڈاکٹر ما حظ وونیو کیٚنٛہہ گَرِکۍ چھو حظ کانٛہہ سۭتۍ وۭتۍ تۄتہِ تۄہہِ ییٚتہِ ہسپَتالس منٛز تُہۍ چِھو اہن حظ

گۄڈ نٮ۪تھٕے تیٖل یہِ گَرم کٔر زیٚو تُہۍ سورُے بنٛد بِیٚیہِ ٲس زیٚو تریش تُہۍ زیادِ زیادِ چیٚوان بیٚیہِ یہِ مطلب سبزی کھیے زیٚو اصٕل پٲٹھۍ مطلب یہِ یُس یہِ ماز واز چھُ سُہ کٔرزیٚو فِلحال بَندٕے اگر حظ زنگن تۄہہِ پرابلِم چھو باسان کیٚنٛہہ تُہۍ ہیٚکِو مطلب تاپس ٲس زیٚو بیٚہوان آفتاب لَیٹہِ یُس مطلب تَمِچ لایٹ پییَو تۄہہِ تمہِ سۭتۍ ہیٚکِو تۄہہِ زَنگن فَرق گٔژِھتۍ اصل پٲٹھۍ ایکزرسایز ٲزیو کَران أکسٕے جایہِ ٲزیو نہٕ زیادٕ بہوان کِہیٖنۍ آ صبحٲے حظ ٲس زیو نیران مطلب کہِ صبحاے ٲس زیو نیران یمہِ ساتہٕ یِم چھنہٕ آسان گاڑٕ واڑٕ کِہیٖنۍ تَمہِ ساتہٕ چھُنہٕ آسان گاڑٮ۪ن ہُند یہِ شور وور کِہیٖنۍ تَمہِ ساتہٕ گَژھہِ نیرُن ایکزَرسایز کَرنہِ وَتھ چھِ آسان یَلہٕ تمہِ ساتہٕ آ